ہَے سَدف ٹھیٖک چھُکھا الحمدللہ ژٕ وَن ژٕ چھکھا ٹھیٖک شُکُر رۄبَس کُن آ اَفروز ژٕ وَن تہٕ مےٚ ژےٚ اوترٕ بیگ اوسٕے کوٚرمُت آرڈر سُہ کیُتھ اوس ہاں سَدف سُہ اوس واریاہ زیادٕ اَصٕل مےٚ اوٚسُے سُہ کوٚرمُت شوپسٕے پٮ۪ٹھ آرڈر آ مےٚ آو تَمیُک آرڈر واریاہ زیادٕ پَسند بیگ حظ چھُ واریاہ زیادٕ اَصٕل کالِٹی تہِ چھَس اَصٕل پرایس تہِ اوس ایفٲڈیبٕل بیٚیہِ کوٚرُکھ تٔمَو جلدی جلدی سُہ ڈیِٚلِور تَتھ اوس اٮ۪کٕسپیکٹِڈ دہ دۄہ ہاوان مَگر مےٚ آو ووت سُہ تٛرینٕے دۄہَن منٛز گرٕ آ بیٚیہِ کوٚر مےٚ اٮ۪کٕسپِرینٕس تِم یِم پرایس چھِ دِوان تُہُند پرایس چھُ واریاہ اَصٕل آسان کالٹی تہِ چھےٚ اَصٕل بیٚیہِ چھُ تِم جلدی ڈیلِور کران تِہُند پرٮ۪تھ کانٛہہ چیٖز چھُ اَصٕل مےٚ آو سُہ بیگ واریاہ زیادٕ پَسند بہٕ چھَس شوپسی والین تھینکٕس کران